میٲنۍ فیورِٹ ریٚسِپی چھِ دانہ ول کوٚرمہ ایز اِٹ اِز یہِ چھِ واریاہ زیادٕ فیمَس یوان کشمیٖرَس مَنٛز ماننہٕ دانہ ول کوٚرمہ چھُ واریاہ زیادٕ ٹیسٹ تہِ آسان واریاہ زیادٕ اصل أسۍ چھِ یہِ بَڑٕ اصل پٲٹھۍ بناوان گَرٕ تہ مَنٛز مَنٛز أسۍ چھِ آسان ییٚلہِ تہِ أسۍ یہِ گَرٕ بناوو أسۍ چھِ آسان واریاہ زیادٕ ایٚکسایٹِڈ زِ آز چھُ اسہ دانہ ول کوٚرمہ سیُن أسۍ کھیٚمو یہِ بَڑٕ اصل پٲٹھۍ